دُنیا چھُ وٕنٛکیٚس واریاہ ترقی کَران ساینَسَن کٔر واریاہ ترقی واریاہ بَدلیٚو وۄنۍ دُنیا بَدلیٚو واریاہ ساینَس کہِ وَجہَ سۭتۍ